پانٛژھ اِنٹَرنیشنَل سٹیٖزَن ہُنٛد ناو چھُ وَنُن اکھ چھِ لَنڈَن بیاکھ چھِ دُبیۍ بیاکھ چھِ نیویارٕک سِٹی بیاکھ چھِ پیرَس بیاکھ چھِ بینٛکوک